ہوٹل رٮ۪سٹورنٛٹ چھِ بیٚیہِ اٮ۪پٕل انڈسٹری چھِ اٮ۪پٕل مٔنڈی چھِ یِم چیٖز چھِ واریاہ ضروٗری اننت ناگ ڈسٹرک خٲطرٕ اگر مطلب یتھ روڑس ٹوٗرزم خٲطرٕ چھُ پٮ۪وان مطلب کھٮ۪ن چٮ۪ن کرُن تھاوُن تِمن جوٗس جوٗس سٹال لگاوٕنی جوٗس امہِ سۭتۍ چھِ واریاہ اکنامی پڑان واریاہ